اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرَکاتہ مےٚ چھِ ناو مَسرَت میٛانٮ۪ن پانٛژَن ہمسایَن ہُنٛد ناو علی کاکٕنۍ ریٚش لال رمضان لال کٔریٖم کاک نَبہٕ کاک شُکریہ